وَعلیکُم سَلام اَسَلامُ علیکُم اَہن حظ ٹھیٖک تُہۍ چھُو ٹھیٖک ؤنِو حظ پَلو ٲسۍ مےٚ نِنۍ

اَوا حظ ونٛدٕ مکلیو وَتہٕ وَنہِ چھِ مےٚ رٮ۪تہٕ کالِکۍ مگر اَصٕل وٮ۪نٛڈڈ پَلو اٮ۪ڈِڈاس چھُو تۄہہِ ایٚڈِڈاس چھُ وارِیاہ اَصٕل

سُہ وٕچھٕ بہٕ پتہٕ پانَے أتی تہٕ تۄہہِ ؤنِو مےٚ اٮ۪ڈرس وٮ۪ڈرس تہٕ روزان کَتہِ چھُو تۄہہِ شاپ کَتہِ چھُو ناو ناو کیٛاہ چھُ تَتھ اَچھا ٹھیٖک لیٚڈیٖزی یوت چھُو کِنۍ جنٛٹٕس تہِ چھُو اَچھا ٹھیٖک اٮ۪ڈِڈاس بیٚیہِ چھِوا وارِیاہ کالٹی چھَو کِنۍ اَکٕے

اَچھا ٹھیٖک

جاکٮ۪ٹ چھِ مےٚ نِنۍ بیٚیہِ چھِ مےٚ نِنۍ یِم ٹریک سوٗٹھ زٕ ترٛےٚ

خانٛدر چھُنہٕ کیٚنٛہہ تہٕ ونٛدس خٲطرٕ چھُ یِم تھاوٕنۍ أنِتھ قُلوتھٕز

یِم چھُوٕ کٕنان سِٹال وِٹال چھِو کٕنان اَچھا ٹھیٖک وَنہِ یِمو وَنہِ یِمو أسۍ اوٗرۍ تۄہہِ کٔرۍ زیو اٮ۪ڈرس سٮ۪نٛڈ تہٕ وٕچھُو أسۍ پانَےتہٕ وَنہِ چھُ اَسہِ اَسہِ چھِ وارِیاہ شاپِنٛگ کَرٕنۍ تہٕ پھر بی

خانٛدر تَتھ چھُ وٕنہِ ٹایِم خانٛدر چھُ اَسہِ کزنس

سِٹال تھٲے زیو زٕ ترٛےٚ بیٚیہِ تھٲے زیو بنیان سٮ۪ٹ زٕ بیٚیہِ تھٲے زیو جکٮ۪ٹ زٕ بیٚیہِ ٹریک سوٗٹھ زٕ بیٚیہِ بہٕ چھَس وَنان اگر مےٚ ٹایِم آو تہٕ تیٚلہِ یِمہٕ بہٕ پانَے اگر نہٕ تہٕ تیٚلہِ تہِ چھُ مےٚ آرڈر کَرناوٕنۍ یِم آرڈر چھُو حظ تۄہہِ چھُوا آرڈر تَراوان گَرِ بیٚیہِ چھِ مےٚ اَصٕل پٲٹھۍ بیٚیہِ چھُ تھٔرماکاٹ زٕ